یِم سٲنۍ یَپٲرۍ ٹیوٗرِسٹ یِم یہِ ہَسا یہِ ایریا چھُ اَتھ پؠٹھ چھِ واریاہ ٹوٗرِسٹ کران یِم پرٛیفَر یِم ٹوٗر لوکَل ٹوٗر گاڈِ خٲطرٕ تِکیازِ یِمن چھُ پؠوان ضروٗرت اگر تِم وٕچھن أسۍ گژھو پھلٲنہِ جایہِ اَسہِ حظ چھِ یہِ ہٮ۪وٚر یِمَن چھُ أہم ضٔروٗرت لَگان لوکَل ٹیوٗر گاڑِ تہٕ یُس لوکَل ٹیوٗر گاڑِ چھِ یِم چھِنہٕ یِمَن یِمَن لڑکَن یِمَن پتہ چھِ آسن یِم چھِ یِمَن سۭتۍ لوکَل لینٛگویج منٛز تہِ کَتھ کَران یِم چھِ یِمن کشمیٖرَس منٛز تہِ کَتھ کَران واٹ ایٚوَر کمہِ ٹایپُک پتہٕ ٹوٗرِسٹ آسہِ تہٕ تِم تہِ چھِ پتہٕ تَمہِ سۭتۍ یۄس پتہٕ پٔلیس آسہِ تِم تہِ چھِ لُطُف اَندوز اَمہِ سۭتۍ تُلان ہومَن تہِ چھِ کران ایوِیر یہِ سا گوٚو ہُہ یہِ ہسا گوٚو یہِ یہِ چھِ اَتھ یِہِ اَندٕ چھِ لوکَل یِم چھِ یِم ٹوٗرِسٹ چھِ یِم چھِ کران پریفر یِمَن لوکلَن گایڈٕڈ خٲطرٕ تہٕ یِم لوکل تہِ چھِ آسان یِم تہِ چھِ آسان پیاران اَسہِ یہِ کانٛہہ ٹوٗرِسٹ کیازِ یِم تہِ چھِ تٔتھۍ پؠٹھ تِمَن تہِ چھِ پَتہٕ پَنٕنۍ اِکنامی پؠٹھ تٔتھۍ پؠٹھ وَنان تِم تہِ چھِ تٔتھۍ پؠٹھ تِمن تہِ چھُ سُہ روزگار ٹوٗرِسٹ چھُ ضوٚرَتھ آسان اگر بہٕ ہُتَن گژھن تہٕ مےٚ مےٚ کۄپس وَتھ چھُ مےٚ کِتھ پٲٹھۍ چھُ گژھُن اوٚتَن سُہ چھُ تِمن جانکٲری دِوان امہِ جایہِ ہٕنٛز تہٕ چھُ فٲیدٕ یورٕ ٹوٗرِسٹَس تہِ تہٕ لوکَل ٹیوٗر گایڈس